علی محمد جِناح وَلدِ فاروق کُلہِ حفسہ نافسی فینسی احمد مٔلِک نُصرت علی گُل جبار مقبوٗل احمد ؤلی جُنید ولی خواجہ